ڈیٹ نمبر اَکھ مےٚ چھِ پانَس وُہ زٕ کُنوُہ شَتھ نَمَتھ ڈیٹ آف بٔرٕتھ ڈیٹ نمبر زٕ سَتووُہ زٕ زٕ ساس ژۄدہَس منٛز آو کٔشیٖرِ منٛز سہلاب شُراہ ژور زٕ ساس ژۄدہَس منٛز کوٚر مےٚ ٹی سی اٮ۪س کَمپٔنی جوین ڈیٹ نمبر ژور پٔنٛژٕ شیٚے زٕ ساس پنٛدہَس منٛز کوٚر اَسہِ نوٚو بِزنٮ۪س سِٹاٹ میٹِنٛگ دُکان ٲٹھ زٕ کُنوُہ شَتھ تہٕ نَمنَمتھس منٛز اوسُس بہٕ ایٹتھَس پَران